آو مےٚ چھُ باسان زِ گورمٮ۪نٛٹ گژھِ زیادٕ کھۄتہٕ زیادٕ مٔنی کَرٕنۍ سِپٮ۪نٛڈ تِمَن کھیلَن پٮ۪ٹھ یِم زَنہٕ کِرٛکَٹ وَرٲے باقٕے تہِ کھیل چھِ ہِنٛدُستانَس منٛز ہسَے چھِ سٲنۍ گورمنٹ کِرٛکَٹ وَرٲے یہِ بہٕ زَن یہِ زَن کہِ فُٹبال تہٕ ہاکی چھِ تہٕ بۄکسِنگ وغیرہ کھیلَن کُن زیادٕ توَجہ نہٕ دِوان کیٚنہہ اَسہِ پَزِ تِمَن کھیلَن کُن تہِ توَجہ دیُن یہِ چھِ اَسہِ خٲطر واریاہ ضٔروٗری تاکہِ تِمَن تہِ بَنہِ اَکھ اَصٕل کٔریَر تہٕ بیٚیہِ لوٗکھ لوٗکَن تہِ بَڑِ باقِیَن کھیلَن منٛز اِنٹرٛسٹ